یُس اَسہِ یہِ دۄیِم چیٖز اوٚن یہِ اوس نہٕ سُہ اوس نہٕ تیوٗت اَصٕل کِہیٖنۍ تہِ تِکیٛازِ اَسہِ اَناے سُہ دۄیِم چیٖز اوٚن اَسہِ رایس کُکر اَسہِ دَپے اَسہِ میلہِ آرام اَسہِ چھُ پیٚوان دانن پٮ۪ٹھ بتہٕ رَنُن یا اَسہِ چھُ پیٚوان ہیٹرس دۄہس روزُن تٔتتھٕے پتہٕ بتہٕ رَنُن یا گیسس پٮ۪ٹھ پیٚوان بَتہٕ رَنُن گیسس پٮ۪ٹھ چھِ اسہِ خرچہٕ تہِ زیادٕ گَژھان اَسہِ اَنے تمے موٗجوٗب رایس کُکر اَسہِ دوٚپ اَسہِ میلہِ تمہِ سۭتۍ فٲیدٕ تَتٮ۪تھ ییٚلہِ اَسہِ سُہ وُچھ تٔمۍ دوٚپ اَتھ چھِ کالٹی تہِ اَصٕل اَتھ چھ میٚٹیریل تہِ اَصٕل یہِ چھُ کَم ولٹیجس پٮ۪ٹھ چَلان مگر ییٚلہِ اَسِہ سُہ گَرٕ واتنوو ییٚلہِ اَسہِ سُہ اِستعمال لوگ کَرُن تہٕ سُہ اوس تَتھ ہسا اوس لوڈ گَژھان سُہ اوس نہٕ چَلان کِہیٖنۍ تہِ تَتھ اوس نہٕ سُچی کھَسان تَتھ چھِ آسان زٕ سُچ اَکھ بتہٕ تَیار گَژھنُک بیٛاکھ وُشن گَژھنُک تہٕ تَتھ ہَسا اوس نہٕ سُہ تَیار گژھنُک سُچی کھَسان توٚتامَتھ یوٚتام نہٕ تَتھ پاور آسہِ ہا گُتل گامن منٛز چھِ آسان اکثر پاور کَمٕے تہٕ اَسہِ پیٚو اَسہِ اوس پیٚوان پتہٕ تمہِ خٲطرٕ ٹرانٕسفارمر لاگُن اَدٕ اوس سُہ رایس کُکر چَلان بیٚیہِ یُس تَتھ کَلر کمبِنیشن ٲسۍ تِمو سُہ رنگ ونٛگ دِتمٕتۍ تِمہِ ہَسا یُتھٕے تَتھ اَتھٕ ٲسۍ لاگان تَتھ اوس سکرچ ہیٚو گَژھان سُہ اوس وَتھان تَتھ ہَسا اوس اَتھسٕے منٛز سورٕے رنٛگ یِوان یا تٔمۍ تَتھ چھِ آسان سُہ سُہ اوس سُہ سُہ ہسا اوس کھرِوُن سُہ سا آو نہٕ اَسہِ پسنٛد گَرِکٮ۪ن بٲژن تہِ کِہیٖنۍ تہِ یا أسۍ ٲسۍ آسان بتہِ لاگان پتہٕ ہَسا اوس سُہ بتہٕ سُہ ہسا اوس یا نَرم روزان یا اوس تَتھ آسان پانے ووتھمُت سُہ سُچ اَسہ ہَسا ٲسۍ پاے یہِ گَژھہِ تیار سُہ ہَسا اوس آسان تَیار تہ گوٚمُت کِہیٖنۍ ییٚلہِ أسۍ بتہٕ کھٮ۪نُک وقت اوس واتان سُہ ہسا اوس آسان خراب گوٚمُت سُہ بتہٕ پتہٕ اوس اَسہِ پیٚوان نوٚو رَنُن سُہ چیٖز آو نہٕ اَسہِ تیُتھ اَصٕل کِہیٖنۍ تہِ اَکھتُے دیُت سُہ اَسہِ تِمو ریٹس تہِ درٛۄگٕے تِمو دوٚپ یہِ چھِ اَصٕل چیٖز یہِ چھِ فَلٲنۍ کمپٔنی ہُنٛد یہِ سا چھِ یِتھ ہَسا چھِ گارنٹی تہِ یَتھ ہَسا چھِ وارنٹی تہِ پتہٕ ییٚلہِ أسی سُہ اَسہِ واپس تِمن نیٚو تِمو ہَسا روٚٹ نہٕ تمہِ وِزِ کِہیٖنۍ تِمو دوٚپ یہِ آسوٕ تۄہہِ پانے کوٚرمُت گَرِ خراب اَسہ کوٚر نہٕ سُہ گَرِ اوس نہٕ گَرِ کوٚرمُت خراب کیٚنٛہہ سُہ یُتھٕے اَسہِ اوٚن اَسہِ پرور اَسہِ دوٚپ نَہ گَژھان چھُ گۄڈٕ گۄڈٕ چیٖزس خَبر گَژھہِ ما ٹھیٖک پتہٕ گووٚ نہٕ سُہ تمہِ پتہٕ تہِ ٹھیٖک کِہیٖنۍ تہِ نہٕ تہٕ وقت ووت تہٕ أسۍ ٲسۍ نہٕ پتہٕ تَتھ منٛز بتہٕ رَنان کِہیٖنی أسۍ ٲسۍ دپان یہِ چھِ أسۍ پنٛنٕے وقت گَژھان زایہِ اَتھ سۭتۍ وۄنۍ چھِ اَسہِ ٹرانٕسفارمر ژھانٛڑُن وۄنۍ چھِ اَتھ أتھٕے روزُن سُچ کھالُن سُچ والنس تِکیٛازِ اگر تۄہہِ یِتھے تَتھ پاور اوس کَم گَژھان تَتھ اوس سُچی وَسان سُہ اوس نہٕ آسان پتہٕ تَیار تہِ گوٚمُت کِہیٖنۍ تہِ یا سُہ اوس تَتھ سُہ بانہٕ تَتھ ٲسۍ فَش دِوان تَتھ أنٛدرِمِس بانس تَتھ اوس زن سُورٕے بسان ووٚتھ سُہ سا گوٚو کِرٛہُن أنٛدرٕ سُہ روٗد نہٕ تیُتھ کالٹۍ ہُنٛد کِہیٖنی تہِ نہٕ اَسہِ ہَسا آو نہٕ سُہ زیادٕ پسنٛد تہِ کِہیٖنۍ تہِ یا تَتھ اوس اَنمہٕ کھسان سُہ سا اوس تَتھ پٮ۪ٹھ ژلان اَنمہٕ نَہ تہٕ چھِ رایس کُکرس تَتھ چھِ آسان سایڈس اکھ سُہ چیٖز لٲگِتھ سُہ چھُ تٔتھی منٛز گَژھان سُہ پتہٕ سُہ اَنمہٕ جمع اگر نٮ۪بر کُن آسہِ ہا سُہ اوس پٮ۪ٹھ کھلان سُہ اوس گریٚکھ کھلان سٲرسٕے سُہ چیٖز آو نہٕ اَسہِ تیُتھ پسنٛد کیٚنٛہہ سُہ ہسا اوس نہٕ اَصٕل کِہیٖنی تہِ مےٚ سا ٲسۍ گَرِکۍ تہِ ٲسی وَنان یہِ کیٛاہ چیٖزا چھِ اَسہِ اوٚنمُت یہِ چھُنہٕ اَسہِ کُنہِ کامہِ ہُنٛدٕے بٔلۍ چھِ أمۍ اَتٮ۪تھ کونٹرس پٮ۪ٹھ جایہ آوُر تھٲومٕژ یہِ سا آو نہٕ اَسہِ تیُتھ پسنٛد یہِ چیٖز کِہیٖنۍ تہِ نہٕ پتہٕ ہَسا تھوٚو تُل سُہ اَسہِ بَس تھوٚو ہُکُن اَسہِ دوٚپ ژٕنُس بَلاے یہِ لَگہِ نہٕ وۄنۍ چیٖز کِہیٖنی تہِ نہٕ چیٖز گَژھہِ آسُن اگر سُہ درٛۄے تہِ آسہِ چیٖز گَژھہِ آسُن اَصٕل اکثر چھِ وَنان چیٖز گَژھہِ اَنُن درٛۄگ سرٛۄگ گَژھہِ نہٕ اَنُن کِہیٖنۍ تِکیٛازِ یہِ اوس مگر اَسہِ درٛۄگ اوٚنمُت تٔمۍ دیُت تہٕ دوٚپ یہِ چھُ اَصٕل مگر اَسہِ چَلیو نہٕ سُہ گَرِ خاص کِہیٖنۍ تہِ اَسہِ آو نہٕ سُہ گَرٕ وٲتتھ گَرِکٮ۪ن تہِ پسنٛد کِہیٖنۍ دوٚپُکھ یہِ کیٛاہ چھُکھ اوٚنمُت پتہٕ کَرے اَسہِ کوٗشش واپس نِنٕچ تہٕ تٔمۍ نَہ روٚٹ نہ تَتہِ کِہیٖنۍ تٔمۍ دوٚپ نَہ اَتھ چھُو تۄہہِ گَرے کیتھامتھ کوٚرمُت یورے ٹھیٖک اوس اَتھ کیٛاہ کوٚروٕ تۄہہِ تہِ اَسہ آو نہٕ سُہ تیُتھ پسنٛد تہِ سُہ چیٖز کِہیٖنۍ تہِ نہٕ